ییٚلہِ تہِ ہَسا یہِ خاندَر چھِ آسان یَتھ کٔشیٖرِ منٛز یہِ کانٛہہ تہِ یہِ ویڈِنٛگ سٔرمٔنی چھِ آسان چھِ نِشٲنۍ ہِش چھِ آسان یا خاندَر چھُ آسان پَتہٕ ہسا چھِ لوٗک کٲم تِمَن گِفٹہٕ آسان یہِ چھِنہٕ تِم گِفٹہٕ کَران کِہیٖنۍ یِم باقٕے ویڈِنٛگو منٛز گِفٹہٕ کَران یا چھِ ترٛاوان یَتھ کٲشِرۍ پٲٹھۍ وَنان چھِ پۄہ ترٛاوُن پونٛسہٕ ترٛاوان یا چھِ بیٛاکھ لے یا بیٛاکھ کٲشِرۍ پٲٹھۍ لینٛگویج یَتھ چھِ وَنان تُل ترٛاو کَرُن پونٛسہٕ ترٛاوان تہٕ پَتہٕ تِم ہَسا آسہِ خاندرُک تہٕ پَتہٕ چھِ سُے پونٛسہٕ تُلان واپَس کَرُن یا تَمہِ زیادَے پَہَم بیٚیہِ سانہِ کٔشیٖرِ منٛز یُس یہِ ڈرٛاوسی چھِ آسان اَتھ ہَسا چھِ یَس وَن ڈرٛا یہِ ہَسا چھِ آسان اِسلامَس منٛز آمُت فرٕض کَرنہٕ تپٲرۍ ہَسا چھِ یہِ ڈرٛاوسِنٛگ وَنان تہٕ سٲنۍ کِنۍ چھِ اَتھ وَنان مہرٕ بَرُن